سۄچھ بھارت ابیان سکیٖم چھےٚ واریاہ اَصٕل کیٚازِ کہِ ہَر کُنہِ مطلب ٹاونَس منٛز چھُ ہَر کُنہِ گرس یِوان صبُحے ڈسٹبیٖن تُلنہِ صفٲیی چھ روزان اَمہِ سۭتۍ آو اَسہِ واریاہ فٲیدٕ مُشٕک چھُ نہٕ یِوان روڈن پٮ۪ٹھ کیٚنٛہہ صفٲیی چھِ گژھان پوٗرٕ پٲٹھۍ اَمہِ سۭتۍ چھُ اَسہِ واریاہ فٲیدٕ گامَن منٛز تہِ گژھِ یہِ چیٖز گژھُن ایکس امپلِمنٹ گامَن منٛز تہِ گژھَن یِنۍ صفٲیی کَرنہِ ڈسٹبیٖن نِنہِ